ٹھیٖک چھُو حظ اہن حظ ٹھیٖکھٕے چھوا روٗف صٲب چھُوا سَر اَسہِ ٲس یتھ باغس کَنچی کَرٕنۍ نا اۭں وۄنۍ چُھنا یہِ شیٖن ویٖن مہ پیٚیہِ یتھ چھِ گژھان پَتہٕ پرابلم نہ لَنجہِ وَنجہِ چھِ ہیٚکان پھٕٹتھ تہٕ اَسہِ ٲسۍ دپان یتھ چھِ پیشن گویی تہِ پَتہٕ اسلیے ہسا چھِ باغس کینچی کَرٕنۍ اَسہِ تہٕ اَسہِ اوٚن وۄنۍ تُہند کونٹیکٹ ہاں ہاں کیاہ حظ ساڑ ستھ ہتھ ہہ اچھا تُہۍ تُہۍ کٔژ نَفَر چھُو تُہۍ کٔژ نَفَر چھو گروٗپ آسان کٔژن نَفَر چھو آسان تۄہہِ پانژھ نَفَر حظ اچھا اچھا کَر ٲسِو تُہۍ فری تیٛلہِ اچھا اچھا اچھا اچھا اچھا اچھا ٹھک اچھا بالکل صحیح صحیح اَسہِ کٔر امہِ برونٛٹھ تہِ کَرے اَسہِ کَرے اَسہِ امہِ برونٛٹھ نَفرن أکۍ کینچی نا تہٕ فصل دَریو نہٕ پتہٕ تمہِ آے کینٛہہ تہٕ وۄنۍ کوٚر اَسہِ مولوٗم واریاہ تہٕ اسہِ بوٗز تُہۍ چھو ایکٕسپٲٹ اتھ منٛز وۄنۍ اوٚن اسہِ تُہُند کَنٹیکٹ نمبر تہٕ وۄنۍ کوٚرو فون اسہِ دوٚپ کینہہ اچھا باقٕے کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن چھُوا تُہۍ انان گرے سۭتۍ کِنہٕ یہِ چھُ اَسہِ یہِ چھُ تۄہہِ یہِ اسامے اَتے کھٮ۪وان اچھا ٹھیٖٖک ٹھیک وۄنۍ اگر گرِ أنو سۭتۍ تہٕ تیٚلہِ کیاہ چھِ تیٚلہِ کیاہ ریٹ روزِ اگر گرِ أنو سۭتۍ تہٕ اگر ییٛتہِ کھیٚیو تہٕ ریٹ کیاہ روزِ بالکل زٔمیٖن آسن اکھ اکھ اکھ زٕ ترٛکھ اکھ زٕ ترٛکھ آسن اۭں کُلۍ حظ چھِ واریاہ واریاہ بٔڑۍ کُلۍ چھِ واریاہ بٔڑۍ ترٕٛہ پیٹہِ چھِ وَسان کُنہِ کُلس کُنہِ وَسان پانٛژترٕٛہ ژتَجی پیٹہِ چھِ أڑۍ کُلۍ امے موٗجوٗب کوٚر اَسہِ اَسہِ دوٚپ أسۍ کَرو ایکسپٲٹس سۭتۍ اتھ مُتلِق کَتھ نا اچھا بالکل اچھا اچھا اۭں اۭں بالکل اچھا اچھا دِنۍ مےٚ باسان اگر تۄہہِ ارینج گَژھو زیادٕ نفر تمہِ کھۄتہٕ تہ دپان یتٛتہِ چھِ بٕتھِ یہِ پیشن گویی تُہۍ چھ دپان یہِ چھُ پانژھ سَتھ نَفر گروٗپ آسان اگر تۄہہِ ییٚمہِ کھۄتہٕ زیادٕ نفر تہِ گَژھنو ارینج اگر تُہۍ ٲٹھ نَو تہِ یی ہو تہٕ بالکل اچھا اچھا اچھا اچھا یِتھ اۭں امی موٗجوٗب چِھنا أس ونان نا اَسہِ دوٚپ اگر تۄہہِ کَم نَفر یِیو اتھ لَگہِ نا اتھ لَگہِ ٹایم زیادٕ یہِ چھُ ونان بٕتھِ بٕتھِ چھُ ونان اتھ ہسا ہیٚکہِ شیٖن پٮ۪تھ بٕتھِ پَتہ چھُ گژھان نۄقصان اگر آ چِھنا پَتہ ییٚتہِ چھِ کُلۍ تہِ چھِ واریاہ بٔڑۍ یِم اگر یمن لٔنڑ ؤنڑ پٕھٹِ تہٕ سُے سُے چُھنا مسلہٕ گژھان پَتہٕ اَوے موٗجوٗب اَسہِ کَرے امہِ برونٹھ تہِ بالکل اَسہِ اوس امہِ برونٹھ اوٚن مُتۍ یہِ حظ کینچی وول نا سُہ اوس اَسہِ رشتہٕ دارٕے تہٕ مگر تٔمس اَسہِ باسیو پَتہ تٔمِس سُہ آو نہٕ زیادٕ تَمہِ سۭتۍ نَہ گوٚو فصلٕے فصل درٛاو نہٕ کینہہ آ بالکل فصل درٛاو واریاہ کَم تَمہِ سۭتۍ تہٕ وۄنۍ کوٚر اَسہِ بالکل اچھا اچھا انشاء اللہ انشاء اللہ اچھا وۄنۍ ریٹس منٛز گَژھیا تھوڑا بہت کم پہمتھ ہیٚکوا تُہۍ کٔرتھ کینہہ بالکل بالکل آ بَتٕے بَتہٕ دِمو تیٚلہِ گری أسۍ کینہہ چھُنہٕ پرواے ستھ ہتھ تیٚلہِ تھاوو وۄنۍ سَتھ أسۍ یاد وۄنۍ گوٚو کٔژ دُہۍ پانژھِ دُہۍ یِیو تُہۍ تِیا اچھا اچھا اچھا تُلو ٹھیٖک پانژھِ دُہۍ کَرو بہٕ فون بیٚیہِ تہٕ تیٚلہِ روزیو ریڑی ٹھیٖک چھا ادٕ حظ صحت تھٲینو ادٕ حظ